آ أسۍ چھِ یَژھان کہِ یُس ڈٮ۪لی اخبار چھُ یِوان تتھ منٛز گَژھِ آسٕنۍ کَتھ رِلیٹہِ زِراتس رِلیٹڈ تہِ بیٚیہِ رِلیٹڈ تہِ خبر تاکہِ اَسہِ أسۍ یِم یِم زٔمیٖن دار چھِ آسان تِمن چھنہٕ پتہ آسان تیٖژاہ کیٚنٛہہ زِراتس متعلق اگر تَتھ رِلیٹڈ تہِ یِمن نیوٗزن منٛز آسہِ تَتھ متعلق زِراتس متعلق تہِ خبر آسہِ کہِ کُس کَمہِ ساتہٕ کُس کرٛاپ یا کَمہِ ساتہٕ کُس چیٖز پزِ اَسہِ وۄپداوُن تَتھ کِتھ کٔنۍ پزِ اَسہِ آب دیُن تتھ کِتھ کٔنۍ پزِ اَسہِ نیچرل رسورسِز پزِنَہ سا دِنۍ یا کھاد واد پے سا ترٛاوٕنۍ سُہ کِتھ کٔنۍ بَڑِ سُہ کِتھ کٔنۍ بَنہِ اَصٕل سُہ کِتھ کٔنۍ ویٚٹھِ کِتھ کٔنۍ بنہِ زیادٕ زیادٕ اگر آسہِ یِمن رلیٹڈ تہِ نوٕز تہٕ سُہ بنہِ أکِس اٮ۪گریٖکلچر وٲلہِ سٕنٛز اَکِس زٔمیٖن دارس سۭتۍ وٲلِس خٲطرٕ چھِ سُہ وارِیاہ اَصٕل نِوٕز آسہِ یا اگر آسہِ اںٛڈسٹرٛی یَن رِلیٹڈ تہِ یہِ کہِ أسۍ زانان چھِ کشمیٖرس منٛز تہِ یا باقین مُلکن منٛز چھِ آز زیادٕ آسان جاب چھِنہٕ آسان تیٖتیٛاہ کیٚنٛہہ پتہٕ چھِ سٲری پنُن پنُن کیٚنٛہہ بِزنِس سُرو شُروع کَران ییٚلہِ تِم بزنِسس منٛز چھِ تِم کیٚنٛہہ اِنٛڈسٹری تَراوان کیٚنٛہہ کمپٔنی بَناوان یِمن اِنڈسٹرٛی یَن متعلق تہِ گَژھِ کیٚنٛہہ نَتہِ کیٚنٛہہ نِوٕز آسٕنۍ تِمن تہِ بِچارٮ۪ن مِلہِ کیٚنٛہہ فٲہدٕ تِمن تہِ ترِ فٲہدٕ کہِ اگر تِم بَناوان چھِ بیٹ چھِ بَناوان پَلو چھِ کیٚنٛہہ بَناوان کانٛہہ اِنڈسٹرٛی یِم یِم اِنڈسٹرٛی چھِ آسان یِمن متٮعلق آسہِ کانٛہہ اِنفارمیشن یا کانٛہہ نِوٕز آسہِ اخبارن منٛز سُہ بَنہِ تٔمِس خٲطرٕ تہِ تِمن ہِنٛد خٲطرٕ بَنہِ سُہ وارِیاہ فٲہدٕ منٛد تہٕ باقین ہٕنٛدۍ خٲطرٕ تہِ بنہِ فٲہدٕ منٛد اگر زِ أسۍ وَنو کہِ تِم چھِ بناوان پَلو اگر اَتھ منٛز یہِ نِوٕز آسہِ کہِ پَلون منٛز کُس کا کپرس منٛز کُس اَصٕل کَپُر چھُ کُس چھِ خراب کَپُر یا کٕس کَپُر بنہِ کَمہِ سۭتۍ بَنہِ سُہ اَصٕل کُس ڈِزایِن ہٮ۪کو أسۍ تٔرٲیِتھ تتھ پٮ۪ٹھ یُس زیادٕ زیادٕ مارکٮ۪ٹس منٛز چَلہِ تِمن تہِ یی وارِیاہ فٲہدٕ تہٕ اگر أسۍ زِراتس متعلق کَتھ کَرو کہِ دُ کشمیٖر یِم زٔمیٖن دار چھِ آسان یِمن چھَنہٕ آسان پتہ کہِ کَمہِ ساتہٕ کُس چیٖز کِتھ کٲٹھۍ وۄبدِ اَصٕل پٲٹھۍ اَتھ چھا آبٕچ زیادٕ ضُٔروٗرتھ اَتھ چھا تاپٕچ زیادٕ ضٔروٗرتھ اگر کہِ اَتھ متعلق کہِ کانٛہہ خبر آسہِ تہٕ تِمن تہِ مِلہِ بَچارٮ۪ن اَصٕل پٲٹھۍ فٲہدٕ تِم تہِ زانن اَتھ متعلق أسۍ چھِ یَژھان کہِ یُس پیپر یِوان چھُ تَتھ منٛز گَژھِ آسُن اَتھ متعلق تہِ زان کٲری تاکہِ سارنی مِلہِ فٲہدٕ تہٕ سٲری زانن اَصٕل پٲٹھۍ پنٛنٮ۪ن زِراتن متعلق پنٛنٮ۪ن اِنڈسٹرٛی یَن متعلق